اسلامُ علیکُم آ ٹھیٖک حظ تُہۍ چھُو حظ ٹھیٖک آ اَصٕل پٲٹھۍ تُہۍ چھُو پانہٕ ٹھیٖک آ اِقرا حظ تُہۍ کٕم حظ چھِو اَچھا ٹھیٖک اَچھا آ ٹیٚلَرن ہُنٛد ہا آ آ اَچھا اَچھا اَہَن حظ اَچھا ٹھیٖک

تۄہہِ کِتھٕ پٲٹھۍ حظ چھِ سُوٕنۍ اَچھا تۄہہِ چھُو وردن سُوُن کٔژ سوٗٹ چھُو یُس حظ وٮ۪ یُس حظ مطلب یُس ڈِزاین پٲٹھۍ چھُو تَتھ چھِ أسۍ ہٮ۪وان ساڑ ژور ہَتھ مطلب اَتے چھِ واریاہ ڈِزایِن مطلب أڑۍ چھِ سُون پُلازا أڑۍ چھِ سُوان گول ٹایپَس پٮ۪ٹھ أڑۍ چھِ سُوان مطلب بَدَل سِکیل ٹایپَس پٮ۪ٹھ تۄہہِ کُس یہِ چھُ تۄہہِ ترٛاوُن ڈِزایِن تۄہہِ چھُو گول سوُن تۄہہِ چھُو کیٛاہ سوُن یہِ چھُ تۄہہِ وَنُن

اَچھا مطلب یُس حظ یہِ سِمپُل فراکھ یزار چھُنہٕ حظ بوٗزِ حظ تُہۍ تَتھ لگن ترٛےٚ ہَتھ رۄپیہِ أسۍ چھِ سِمپُل ہٮ۪وان یُس حظ وۅنۍ یہِ آسہِ لاینٛگ وول تَتھ چھِ ہٮ۪وان أسۍ ساڑ ترٛےٚ ہَتھ وۅنۍ یُس حظ ویڈِنٛگ وول آسہِ تَتھ چھِ ہی۪وان ساڑ ژور ہَتھ بیٚیہِ یُس ڈِزاین وول آسہِ آ یِیِو حظ تُہۍ تہٕ آ اِنشااللہ تُہۍ حظ یِیِو تُہۍ گۄڈٕنٮ۪تھ تہٕ تۄہہِ کَمہِ ساتہٕ حظ ٹایِم آسٮ۪و تٔمی ساتہٕ نہَ نہَ أسۍ چھِ کَران پانَے آ مےٚ حظ اوسُم ہیٚچھنہِ یِوان تہٕ تِم چھِ یِوان کُنہِ کُنہِ دۄہ تہٕ آ ٹھیٖک حظ چھُ کیٛاہ حظ آ پانے حظ سُوٕ آ آ آ ییٚتھی حظ کٔڈۍزِ اَدٕ حظ اَدٕ ٹھیٖک حظ چھُ